اگر بہٕ کتھ کَرٕ مےٚ کتھ چھِ پازِٹیو ایٚکسپیٖریَنس روٗزمٕژ کتھ پرٛوڈَکٹَس بہٕ یَژھٕ گۄڈنیُک ناو ہیٚون ماما أرتھ ایلویرا جَل ماما أرتھ ایلویرا جَل چھُ سارِویو کھۄتہٕ بیسٹ ایلویرا یِم تہِ مےٚ اَز تام ایلویرا جَل چھ یوٗز کٔرمٕتۍ مےٚ ٲس نہٕ تمو سۭتۍ کانٛہہ فَرَق باسان مگر یَنہٕ پٮ۪ٹھ مےٚ ماما أتھ ایلویرا جَل یوٗز لوگ کَرُن بِلکُل سُہ چھُ واریاہ نیچرَل واریاہ نیچرَل بِلکُل مےٚ ٲسۍ سِکن آسان ڈَل گٔمٕژ ڈیٚمیج گٔمٕژ ایلویرا جَل سۭتۍ کٔر مےٚ سۅ ہیٖل ماما أرتھ ایلویرا جَل باقٕے جَل باسٮ۪و نہٕ مےٚ کٕہٕنۍ پٔرفیٚکٹ سِکن خٲطرٕ یہِ چھُ واریاہ سیف ماما أرتھ پرٛوڈَکٹہٕ ٲسۍ نہٕ مےٚ یوٗز کٔرمٕتۍ اَمہِ برٛونٛہہ کیٚنٛہہ مگر مےٚ ووٚن فرینڈِ دوٚپُن ژٕ کَر ماما أرتھ ایلویرا جَل یوٗز پَتہٕ لوگ مےٚ سُہ یوٗز کَرُن تَنہٕ پٮ۪ٹھٕ چھَس بہٕ ایٚمچ واریاہ واریاہ واریاہ ایٚڈِکٹہٕ گٔمٕژ بہٕ چھَس صِرف انان ماما أرتھ ایلویرا جَل تتھ چھُ آسان وایٹَمن اےٚ تہِ ترٛٲوِتھ تَمہِ سۭتۍ چھِ سٲنۍ سِکن ایٚنہانس گَژھان ہمارے سانہِ سِکنٕچ یہِ تہِ چھِ پرٛابلم آسان ڈَل نیٚس ڈارٕک سُپارٹس ٹین کیٚنٛہہ تہِ سُہ چھُ تَمہِ سۭتۍ ژَلان یہِ جل باسٮ۪و مےٚ واریاہ واریاہ بیٚسٹ سِکنہٕ خٲطرٕ یہِ ہیٚکو أسۍ یوٗز کٔرِتھ اَتھَن تہِ بُتھِس تہِ کھۄرَن تہِ مَستَس تہِ کَٹ آسہِ کُنہ جایہِ لوٚگمُت تتھ تہِ چھِ أسۍ ایلویرا جَل ہیٚکان لٲگِتھ ڈارٕک سُپارٹس آسَن ٹین آسہِ کھۄرَن آسہِ ٹین اَتھَن آسہِ ٹین مس آسہِ باسان ڈل تتھ تہِ ہیٚکو اگر أسۍ تتھ مَنٛز ترٛاوَو وایٹَمن ای کیپشول سُہ تہِ چھُ اَسہِ ہیٚلپ کَران واریاہ تَمہِ سۭتۍ چھُ یہِ پرٛوڈَکٹ ایٚنہانس گَژھان یہِ پرٛوڈَکٹہٕ باسٮ۪و مےٚ واریاہ واریاہ ہیٚلپ فُل پَنٕنہِ سِکن خٲطرٕ پَنٕنہِ مَستہٕ خٲطرٕ بہٕ چھَس یہِ مَستَس تہِ یوٗز کَران اَمہِ سۭتۍ گوٚو مےٚ مَستَس واریاہ ہیٚلپ مِلیٚو مےٚ مَستَس مےٚ اوس مس واریاہ ڈل آسان کانٛہہ شاین اوس نہٕ مےٚ مَستَس یَنہٕ پٮ۪ٹھ مےٚ یہِ جل لوگ یوٗز کَرُن تَنہٕ چھُ مےٚ مس واریاہ واریاہ ہیٚلدی گوٚمُت میٛٲنۍ سِکن چھِ ہیٚلدی گٔمٕژ صُبحٲے تہِ چھَس بہٕ یہِ مَتھان شامَس تہِ چھَس بہٕ مَتھان صُبحٲے وۅتھنہٕ پَتہٕ شامَس ییٚلہِ بہٕ شۅنٛگان چھَس بیٚڈ ٹایمہِ تہِ چھَس بہٕ یہِ یوٗز کَران اَمہِ سۭتۍ چھُ مےٚ واریاہ واریاہ میٛٲنۍ سِکن چھِ واریاہ فِیر گٔمٕژ یۅس تہِ مےٚ کانٛہہ ڈَل نیٚس چھِ آسان آمٕژ پٮ۪ٹھٕ چھِ آسان ٹیٚنَن سِکن واریاہ ٹایمہٕ پٮ۪ٹھٕ شاین ختم کوٚرمُت تہٕ فیرنیٚس ختم کٔرمٕژ سۄ چھِ مےٚ اَمہِ سۭتۍ واپَس یِوان آمٕژ تہِ چھِ مےٚ واریاہ مےٚ چھُ تاپہٕ سۭتۍ واریاہ واریاہ ایٚکسپوجَر گَژھان مےٚ سِکن بٔرن گَژھان تاپہٕ سۭتۍ دَزان مگر مےٚ چھُ اکھ سوٚلیوشَن سُہ گوٚو ماما أرتھ ایلویرا جَل یہِ باسٮ۪و مےٚ اَز تانۍ سارویو کھۄتہٕ بیٚسٹہٕ ایلویرا جَل یہِ چھُ سیم ایز نیچرَل یِتھٕ کٔنۍ أسۍ کُلہِ پٮ۪ٹھ چھِ والان ار ایلویرا جَل تِتھٕے کٔنۍ چھُ مےٚ یہِ باسان بِلکُل نیچرَل بِلکُل نیچرَل اَتھ چھُ نہٕ کٕہٕنۍ تہِ کٕہٕنۍ تہِ ہارمفُل سبسٹنس ایٚڈ کٔرِتھ کِہیٖنٛۍ چھُ نہٕ اتھ یہِ چھُ واریاہ واریاہ اصل جَل بہٕ کَرٕ سارنٕے رِکَمنٛڈ ماما أرتھ ایٚلویرا جَل کیٛازکہِ یہِ چھَس بہٕ پٔرسنلی یوٗز کَران واریاہ ٹایمہٕ پٮ۪ٹھٕ مےٚ گٔے ترٛےٚ ژور ؤری اَتھ یوٗز کَران مگر یَنہٕ مےٚ یہِ یوٗز کوٚر تَنہٕ اوٚن نہٕ مےٚ بَدَل کٕہٕنٛۍ ایٚلویرا جَل جب کہِ ایٚلویرا جَل چھُ سارنٕے پَزِ یوٗز کَرُن سُہ تَمہِ سۭتۍ چھُ نہٕ أتھۍ وَنو کیٚنٛہہ ہارمفُل چھِ تتھ مَنٛز ہارمفُل سبسٹنس نہَ تتھ مَنٛز چھُ نہٕ کٕہٕنٛۍ ہارمفُل کیٚنٛہہ کیمِکَل یا کیٚنٛہہ ییٚمہِ سۭتۍ سانہِ سِکنہٕ اِفیٚکٹہٕ گَژھِ اِنفیٚکٹ چھِ تَمہِ سۭتۍ سٲنۍ سِکن ایٚنہینسٕے گَژھان سون مس ایٚنہینس گَژھان أسۍ ہیٚکو سُہ ہر کِسی جگہ پہ ایٚپلاے کٔرِتھ ہاتھ کھۅر بُتھ مَس کُنہِ تہِ جایہِ ہیٚکو سُہ أسۍ لٲگِتھ یہِ باسٮ۪و مےٚ واریاہ بیٚسٹ ایٚلویرا جَل بہٕ کَرٕ آینٛدٕ تہِ ہمیشہِ ہمیشہِ کَرٕ بہٕ یَہَے جل ایٚلویرا جَل یوٗز یا تہِ چھَس بہٕ ڈایریٚکٹ کُلہِ پٮ۪ٹھٕ والان نَتہِ تہِ چھَس بہٕ ماما أرتھ ماما أرتھ ایٚلویرا جل چھُ مےٚ ہر وزِ سۭتۍ آسان یوٚت تہِ بہٕ گَژھٕ مےٚ چھُ آسان ماما أرتھ ایٚلویرا جل سۭتۍ